سٲنِس ماحولَس پؠٹھ پیوٚو یہِ اثر زِ اَسہِ ژٔٹۍ کُل اسہِ کوٚر پَنٛنِس پانَس پانے نۄقصَان برونٛٹھ ٲسۍ یُس یہِ دٔریاوَن ہُنٛد آب اوس وَسان یِم کُلۍ ٲسۍ برونٛٹھ ٲسۍ نہٕ أسۍ کُلۍ ژَٹان کینٛہہ برونٛٹھ ٲسۍ أسۍ زیادٕ زیادٕ کُلۍ دِوان تَمہِ موٗجوٗب ہوَا روزِ صاف کُلۍ زیادٕ دِنہٕ سۭتۍ چھِ مطلب ماحول تہِ صاف روزان گنٛدٕگِی چَھنہٕ پھہلان کینٛہہ آکسیٖجنٕچۍ چھِ ضروٗرت آسان وۄنۍ چھِ أسۍ مطلب آز کل چھِ وۄنۍ ڈِفارِیٚسٹَرٛیشَن کَران آز کل چھِ وۄنۍ أسۍ کُلۍ ژٹان برونٛٹھ ٲسۍ نہٕ یہِ ہان گژھان کینٛہہ برونٛٹھ ٲسۍ دِونے کُلۍ مطلب واریاہَس گَرِ أنٛدۍ پٔکۍ تہِ ٲسۍ واریاہ کُلۍ آسان امہِ موٗجوٗب یِم مطلب أزِکۍ ٹیوٗرِسٹ نیٚبرِم پؠٹھ چھِ لُکھ یِوان نؠبرٕ چھِ ٹیوٗرِسٹ یِوان باقٕے لُکھ چھِ یِوان ییٚلہِ تِم پَہلگام چھِ کھَسان یا ییٚلہِ تِم گُلمَرگ چھِ گژھان یِمَو لَگوو اَتھ دٔریاوَس منٛز گنٛدٕگی پھہلٲوکھ مُومجَام ترٛٲوِکھ مطلب وَتَن پؠٹھ پِشاب کَرُن ہُہ ناصٲفی کَرٕنۍ تَمہِ سۭتۍ گٔے سٲنۍ مطلب دٔریاب تَمہِ سۭتۍ گٔے مطلب ہَر کانٛہہ مطلب نۄقصانَس منٛز آے سٲری ہؠنہٕ أسۍ چھِنہٕ سُہ آب ہؠکان وۄنۍ چٮ۪تھ کینٛہہ سُہ آب روٗد نہٕ صاف کینٛہہ اَسہِ پَزَن مطلب ڈشٹ بیٖن تھاوٕنۍ ہر کُنہِ مطلب ٹیوٗرِشٹ ییٚتھؠن تہِ ٹیوٗرِسٹ سٕپَاٹ آسہِ یورٕ یور ٹوٗرِسٹ آسَن یِوان اسہِ پزَن ڈَشٹ بیٖن تھاوٕنۍ اسہِ پزَن مطلب باتھروٗم بَناوٕنۍ اَسہِ پَزَن لَیٹریٖن بَناونہِ ییٚمہِ سۭتۍ نہٕ اَسہِ مطلب گنٛدٕگی پھٔہلہِ کینٛہہ سٲنِس ماحول گژھِ نہٕ خَراب سون ماحول کینٛہہ اَمہِ واریاہ مطلب لُکھ چھِ تِم تہِ یِم ٹوٗرِسٹ چھِ یِوان پتہٕ لِفاف ژھٕنان پارکَن منٛز ترٲوِتھ أنٛدۍ پٔکۍ ژھٕنان تَتھ آبَس کران مٔکریٚر تَتھ پؠٹھ کَران پِشَاب تَتھ أنٛدۍ پٔکۍ ژھٕنان مُوم جَام تَرٲوِتھ لَژھ ترٲوِتھ واریاہ کینٛہہ تِم چھِنہٕ مطلب تَتھ قَدٕر کران کینٛہہ امہِ برونٛٹھ ٲسۍ أسۍ مطلب واریاہ قَدٕر کران اَتھ آبَس سون آب اوس اسہِ اوس یہِ فٲیِدٕ دِوان یہِ اوس اسہِ ضروٗرت لَگان چٮ۪نہٕ خٲطرٕ واریاہَن کامؠن منٛز اوس اسہِ یہِ مطلب سا مطلب ساتَھ دِوان أسۍ ٲسۍ نہٕ آسان ٹیَنٛشنَس منٛز ٲسۍ نہٕ أسۍ گژھان کینٛہہ آز کَل چھُ واریاہ چاہے کۄکَر ناگ چھِ ویرِناگ چھِ اَچھبَل چھُ ہر کُنہِ ٹوٗرِشٹ سُپَاٹ پؠٹھ چھِ آسان لَژھ مطلب گَیہَل ہَر کُنہِ مطلب ہَر کُنہِ جایہِ چھِ آسان مٔکریٚر بیٚیہِ پَزِ اَسہِ زیادٕ زیادٕ کُلۍ وۄپداوٕنۍ اَسہِ پزَن نہٕ زیادٕ نۄقصَان کَرُن کینٛہہ اَسہِ پزَن زیادٕ کُلۍ دِنۍ نہ کہِ ژٹٕنۍ پانہٕ ہَر کُنہِ چاہے جَنٛگل چھِ وٕنکؠن چھِ أسۍ مطلب جنٛگل ژَٹان یا بَاقیَن جایَن چِھ کُلۍ ژٹان اَسہِ پَزَن نہٕ کُلۍ ژَٹٕنۍ کینٛہہ اَسہِ اسہِ پَزَن کُلۍ زیادٕ زیادٕ دِنۍ نہ کہِ ڈِفارِیٚسٹریٚشَن کرٕنۍ بیٚیہِ پَنُن اَسہِ پزِ پَنُن ماحُول صاف کَرُن بیٚیہِ پزن ہَر کُنہِ جایہِ مطلب یہِ چھُنہٕ وٕنہِ ییٚتہِ کینٛہہ ٹیورِسٹ سُپَاٹن پؠٹھ گژھِ ہر کُنہِ جایہِ مطلب بَاتھرُوم یِن بناونہٕ ڈَسٹ بِن یِن لگاونہٕ ہر کُنہِ پارکہِ منٛز ہر کُنہِ ٹیوٗرِسٹ سُپَاٹ پٮ۪ٹھ گژھَن یِم باقٕے باقٕے چیٖز یِن مطلب سورُے کینٛہہ گژھِ یُن کرنہٕ یہِ نہٕ سٲنِس ماحُولَس منٛز وٕنہِ چھُ کینٛہہ بیٚیہِ پَزِ اَسہِ مطلب پَنُن اوٚنٛد پوٚک صاف تھاوُن تہٕ باقٕے چیٖز تہِ صفٲیی کُن مطلب تھاوٕنۍ